اَسلام وعلیکُم تُہۍ چھِو حظ پارسا ہوٹلہٕ پٮ۪ٹھ اَسہِ حظ ٲسۍ وٕنۍ رِستہٕ تہٕ کَباب آرڈَر کٔرۍ مٕتۍ اَسہِ حظ اوس دوٗر پِکنِک گژھُن تمۍ موٗجوٗب حظ دوٚپ اَسہِ تُہۍ کٔرِو اَتھ اَصٕل پیکِنٛگ گَرٕم یُتھ یہِ روزِ کہِ أسۍ ہٮ۪کو توٚتھَس وٲتِتھ یہِ اَصٕل پٲٹھۍ کھٮ۪تھ